بِلکُل ڈِجٹَل آرٹ چھُنہٕ اَصٕل تمہِ آیہِ کینٛہہ ییٚمہِ آے اِنسان سُنٛد آرٹ چھُ حظ تِکیٛازِ اِنسان چھُ پَنُن قصٕب پَنُن یہِ تٔمِس تَجرُبہٕ چھُ آسان سُہ چھُ اَتھ منٛز ہاوان حظ ڈِجٹَل آرٹ گوٚو یہوے حظ